بِلکُل چھُس وٕچھان بہٕ چھُس موبایلَس پٮ۪ٹھ نِوزُک پَران تَتھ منٛز چھِ اَسہِ آسان اٮ۪ن ڈی ٹی وی نِوٕز فوکٕس آسان سی اٮ۪ن اٮ۪ن آسان اور بیٚیہِ تہِ چھِ بدل بدل باکھ چیٖز آسان وَنہِ چھُم نہٕ یہِ یاد وٕنکٮ۪س کیٚنٛہہ اور یُس یہِ اٮ۪کسپیٖریَنٕس چھُ نِوٕز پَرنُک یہِ چھُ واریاہ اَصۭل مَزٕ چھُ لَگان نِوٕز پَرنَس موبایلَس پٮ۪ٹھ مگر اَکھ چیٖز چھُ نِوٕز پَران پَران ییٚلہِ أسۍ فونَس پٮ۪ٹھ پَران چھِ یہِ چھُ تھوڑا مُشکِل سَپدان تِمَن باپَتھ یِہٕنٛزٕ کَمزور یِمَن کَمزور آسَن أچھ یِمَن کَمزور آسہِ گاش وغیرہ تِکیٛازِ تِہِنٛدِ خٲطرٕ چھُنہٕ ہٮ۪کان تِم چھِنہٕ ہٮ۪کان سِکریٖنَس پٮ۪ٹھ زیادٕ ٹایمَس روٗزِتھ کیٚنٛہہ تہِ تَوٕ کِنۍ چھِنہٕ تِم ہٮ۪کان زیادٕ ٹایمَس پَنُن پَنُن سِکریٖن ٹایِم یوٗز کٔرِتھ کیٚنٛہہ تہٕ مگر باقٕے چھُ مَزٕ چھُ یِوان واریاہ اور یِم اَخبار وخبار خبرٕ چھےٚ پوٗرٕ دُنہِچ خبرٕ چھِ مِلان اَسہِ أتھِ أتھِ فونَس پٮ۪ٹھٕے اور اور جانکٲری چھِ فراہَم سَپدان اور یہِ چھُ بہتریٖن کہِ أسۍ پَرو نِوٕز دۄہَے دۄہَے تاکہِ اَسہِ مِلہِ جانکٲری پوٗرٕ دُنیاہَس منٛز کیٛاہ کیٛاہ کَتٮ۪تھ کیٛاہ چھُ سَپدان پَلہٕ پَلٕچ خبر چھِ اَسہِ ملان أتھۍ نِوٕز پیپرَس سۭتۍ تہٕ اَسہِ چھُ واریاہ مَزٕ یِوان نِوٕز پیپَر پَرنَس اور خاص کَر اٮ۪ن ڈی ٹی وی ییٚلہِ أسۍ پَران اٮ۪ن ڈی ٹی وی نِوٕز فیٖڈ ییٚلہِ أسۍ پَران چھِ اور سی اٮ۪ن اٮ۪ن ییٚلہِ پَران چھِ اور باقٕے باقٕے نِوٕز پیپَر چھِ پَران تہٕ واریاہ مَزٕ چھُ یِوان یِم نِوٕز پیپَر پَران پَران تہٕ أسۍ تہِ چھِ واریاہ لُطُف انٛدوز سَپدان تہٕ مگر مٔنٛزۍ چھِ آسان تِم دُکھ بھٔری خبرٕ یِم کہِ زَنہٕ سون دِل چھُ واریاہ سَرٕد سَپدان سون دِل چھُ واریاہ واریاہ رنٛج سَپدان کیٛازِ ہَے یہِ کیٛاہ دٔلیٖل گٔے یہِ تہٕ واریاہ مَسٲیِل تہٕ مَسلہٕ مَسٲیِل چھِ دَرپیش یِوان مگر یہِ چھُ دُنیا دُنیاہَس منٛز چھُ کُنہِ تہِ جایہِ کیٚنٛہہ تہِ سَپدان کُنۍ تہِ جایہِ کَتٮ۪تھ کیٛاہ سپدِ یہِ چھَنہٕ یہِ چھُنہٕ کانٛہہ زانان یہِ چھُ بَس حضرت اللہ جَلَّ شانُہ ھو زانان